ٲں بہٕ ہیٚکہِ ؤنِتھ یِمن ہُنٛد ناو یِمن زن اِتھ کٔنیٚتھ دَہ کاہ باہ ترٛوواہ ژۄداہ پنٛداہ شُراہ سَداہ ارداہ کُنوُہ وُہ یِتھے کٔنۍ چھِ یِوان سٲنۍ نمبر پرنہٕ کٲشرِس مَنٛز تہٕ یہِ چھُ کینٛہَن کٲشریٚن نمبرن ہُنٛد ناو یُس مےٚ ووٚن